اسہِ یُس ییٚتہِ نس نزدیٖکی سبٕزی وول چھُ عُمر صوب أمِس نِش چھِ اسہِ پرٛٮ۪تھ کانٛہہ سبٕزی مِلان موسمہٕ حساب یۄس تہِ سبٕزی تیار چھِ آسان سۄ چھِ أمِس نِش اسہِ فریش مِلان گنٛڈٕ چھِ بنان رُہن چھُ بنان ٲلو چھِ بنان روٚٹھ وانٛگن چھِ بنان مُجہِ چھِ بنان گۄگجہِ چھِ بنن مٮ۪تھ چھِ بنان مرژٕ وانٛگن چھِ بنان مٹر چھُ بنان رازما ہٮ۪مہٕ چھِ پھُل گوٗپی چھِ أمِس آسان بندگوٗپی چھِ أمِس آسان بِنٛڈی چھِ أمِس آسان کانٛہہ تہِ چیٖز یُس تہِ اٮ۪ویلیبٕل چھُ مارکیٹس منٛز آسان سُہ چھِ اسہِ أمِس نِش تہِ بنان بیٚیہِ کُنہِ ساتہٕ اگر اسہِ آسن نہٕ پونٛسے اٮ۪ویلیبٕل کہیٖنۍ أسۍ چھِ أمِس وۄزُم تہِ ہٮ۪وان ییٚمہِ ساتہٕ پۄنٛسہٕ اٮ۪ویلیبٕل آسن أسۍ چھِ أمِس أتنی پونٛسہِ دِوان پنٕنۍ واپس ییٚمہِ ساتہٕ نہٕ ونۍ اٮ۪ویلیبٕل آسن یہِ چھُ پرٛاران تہِ اگر دۄیہِ دُہۍ تہِ دِمہٕ ہوس ٲٹھِ دُہۍ تہِ دِمہٕ ہوس یہِ چھُ اسہِ دِوان یا ہُتھ پٲٹھۍ تہِ اگر أسۍ رٮ۪تس تھاوو أمِس دِنٕے پۄنٛسہٕ ریٚتۍ تہِ چھِ أسۍ منٛزٕ تِتھ پٲٹھۍ تہِ چھ أسۍ أمِس پونٛسہٕ دِوان مگر ییٚمہِ ساتہٕ اٮ۪ویلیبٕل تہِ آسن تمہِ گٔرۍ چھِ أسۍ کوٗشش کران أسۍ چھِ أمِس تِتھ پٲٹھۍ تہِ امے ساتہٕ پونٛسہٕ دِوان پنٕنۍ أتنی اتھس کیتھٕے یہِ چھُ واریاہ اصل پرٛٮ۪تھ ساتہِ چھِ أسۍ أمِس نِش فریش تازٕ سبٕزی آسان سۄ چھِ أسۍ أمِس نِش انان